چونکہٕ ٲسۍ چھِ مسلمان سون مذہب چھُ اسلام سٲنۍ عبادت چھِ نٮ۪ماز قۄرٲن تلاوت کَرٕنۍ حج کرُن صدقہٕ دِیُن زکات دیُن ٲکِس بیٚیس خٲطِرٕ چُھنہٕ اَسہٕ حسد تھاون کینٛہہ بیٚیہِ چھَنہٕ آسہِ کتھ ترٛاوٕنۍ کینٛہہ سون اسلام چُھنہٕ اَسہٕ دِوان اجازت کلچرل چیٖز مذہبس سۭتۍ رلاوٕنۍ